وعلیکُم سلام یہِ تُہۍ چھُوا ییٚتکی کٲشِر چھُوا یہِ وَنتہٕ یُس یہِ رمضانُک رٮ۪تھ چھُ چلان یہِ کٮُ۪تھ چھُ چلان

اَچھا یہِ وَن وۅنۍ کیٛاہ پُلان چھُے ژےٚ عیٖز پٮ۪ٹھ چلو اَدٕ کیٛاہ بیٚہہ رۅبَس حوال